یُس تہِ یِم تہِ باقٕے سَیار چھِ یتھ قایناتَس پٮ۪ٹھ یعنی یِم تہِ پٕلینیٚٹس چھِ یِم تہِ سَیار یتھ قایناتَس پٮ۪ٹھ چھِ تِمَن پٮ۪ٹھ چھِنہٕ ہیٚکان اِنسان اصٕل پٲٹھۍ زِندَگی گُزَر بَسَر کٔرِتھ کِہیٖنۍ کیازِ زٔمیٖن چھُ سُہ وٲحِد سَیارٕ یتھ پٮ۪ٹھ پرٮ۪تھ کینٛہہ فیسَلٹی تہِ چھِ آب چھُس آکسیجَن چھُس ہَوا چھُ کُلۍ کٔٹۍ چھ اصٕل پٲٹھۍ یِم تہِ باقٕے سَیارٕ چھِ أڑۍ چھِ اَکھتابَس نَزدیٖک أڑۍ چھِ اَکھتابَس نِش دوٗر تِمَن پٮ۪ٹھ تِمَن سَیارَن نِش چھِنہٕ اصٕل پٲٹھۍ آکسیٖجَن دٔستیاب کِہیٖنۍ اصٕل پٲٹھۍ ہیٚکہِ نہٕ اِنسان تتَھس زندَگی گُسَر بَسَر کٔرِتھ کِہیٖنۍ تکیاز آکسیٖجَن یُس چھُ سُہ چھُ اِنسان سٕنٛد خٲطرٕ گۄڈٕنیُک یہِ گۄڈٕنِچ ضُروریات اَگَر نہٕ آکسیٖجَن آسیٚس گوٚو اِنسان ہیٚکہِ نہٕ دۄن سیٚکَنڈَن تہِ زِنٛدٕ روٗزِتھ اصٕل پٲٹھۍ کِہیٖنۍ آکسیٖجَن وَرٲے ہیٚکو نہٕ زِندٕ روٗزِتھ کِہیٖنۍ یِم تہِ یِم تہِ پٕلینیٚٹ دُنیاہَس پٮ۪ٹھ چھِ تِمن پٮ۪ٹھ ہیٚکہِ نہٕ کٕہٕنۍ تہِ زو زات روٗزِتھ تکیاز تمَن پٮ۪ٹھ چھیی نہٕ تیٖژہ فیسَلٹی اَگَر وۄنۍ کانٛہہ چھُ کھَسان کُنہِ پَلینٹَس پٮ۪ٹھ گَژھو مَگَر تَتہِ چھنہٕ أڑۍ پَلینیٚٹ چھِ تِم یمَن پٮ۪ٹھ نہٕ ٹوٹلی ہَوا چھُ کِہیٖنۍ آکسیٖجَن چھُنہٕ کِہیٖنۍ آب چھُنہٕ کِہیٖنۍ کھیٚن چَنُک نِظام چھُنہٕ کِہیٖنۍ مگر زٔمیٖن چھ سُہ وٲحِد سَیارٕ یتھ پٮ۪ٹھ أسۍ زِندَگی گُزَر چھِ بَسَر چھِ اصٕل پٲٹھۍ تہٕ آرام سان ہیٚکان کٔرِتھ یِم تہِ باقٕے سَیارٕ چھِ تِمَن پٮ۪ٹھ چھِنہٕ اَسہ کِہِیٖنۍ تہِ فیسَلٹی نہَ چھُ ہَوا نہَ چھُ آب تَوے ہیٚکو نہٕ أسۍ تمن پٮ۪ٹھ اصٕل پٲٹھۍ زنٛدگی گُزَر بَسَر کٔرِتھ کِہیٖنۍ